اَسَلامُ علیکُم یُس اِنڈیِہُک کَلچَر چھُ یہِ چھُ باقیو مٕلکَن ہُنٛد اگر أسۍ وٕچھو تِمو نِش واریاہ زیادٕ الگ واریاہ ڈِفرَنٛٹ واریاہ مختلف کیٛازِکہِ یُس ہِندُستانُک یُس یہِ ٹرٛٮ۪ڈِشَن چھُ یُس یہِ ییٚتیُک کَلچَر چھُ یَتھ منٛز چھِ واریاہ چیٖز الگ الگ ییٚتہِ چھِ گۄڈنٮ۪تھٕے اگر أسۍ وٕچھو ییٚتہِ چھِ ڈایورسٹی واریاہَن لُکَن ہٕنٛز ییٚتہِ اگر گۄڈنٮ۪تھٕے نارٕتھ اِنڈیا وٕچھو تَتہِ چھِ واریاہ گژھن لُکھ روزان ساوُتھ اِنڈیاہَس منٛز چھِ الگ حِساب ایٖسٹ اِنڈیاہَس منٛز چھُ الگ وٮ۪سٹ اِنڈیاہَس منٛز چھُ الگ نارٕتھ ایٖسٹ اِنڈیاہس منٛز چھُ الگ اگر أسۍ تِم وٕچھو نارٕتھ ایٖسٹ اِنڈیا اگر مطلب میٖزورَم تورٕ وٕچھو یا مٔنی پوٗر ؤنی پوٗر ناگالینٛڈ تِہُنٛد کَلچَر چھُ واریاہ الگ سانہِ کھۄتہٕ یا اگر وٕچھو ٹرٛایبَل ایریا تہِ چھِ ییٚتہِ چھِ پَنُن پَنُن ہِلی ایریاہَن منٛز چھُ آسان کَلچَر الگ پٕلین ایریاہَن منٛز چھُ آسان کَلچَر الگ تہٕ یہِ چھِ اِنڈیاہَس منٛز یُس یہِ جِیوٗگرٛافِکَل قٕصہٕ تہِ چھُ امہِ سۭتۍ تہِ چھِ ییٚتہِ ڈایورسٹی یِوان کَلچَرَن منٛز الگ رِجنو سۭتی ہوت نہٕ کینٛہہ بلکہِ ییٚتیُک آلٹِچوٗڈ یُس چھُ الگ الگ جایَن پٮ۪ٹھ یِم ییٚتۍچہِ ویلی چھِ پٕلینَن منٛز چھِ آسان الگ کَلچَر ہِلی ایریاہَن منٛز چھُ آسان الگ کَر کَلچَر اَتھ برعکس اگر أسۍ باقٕیَن مٕلکَن ہُنٛد کَلچَر وٕچھو تَتیُک تہذیٖب وٕچھو سُہ چھُ واریاہ مختلف ییٚتہِ کہِ کھۄتہٕ تِکیٛازِ تَتہِ تَتہِ چھُنہٕ آسان امہِ آے تہِ تیوٗت کینٛہہ مطلب تَتہِ چھُ ہیُوُے کَلچَرا آسان ییٚتہِ چھِ مگر ڈایؤرسٹی واریاہ زیادٕ اگر أسۍ وٕچھو نارٕتھ اِنڈیا تَتہِ چھُ الگ حِساب کِتاب اگر أسۍ ساوُتھ اِنڈیا وٕچھو تِم چھِ زیادٕ پَنُن یُس تِمَن کَلچَر چھُ پَنُن تہذیٖب چھُ تِم چھِ تَتھ واریاہ زیادٕ اہمیت دِوان تِمَن نِش چھُ کَلچَر پنٛنیُک زیادٕ کھۄتہٕ مطلب پنٛنہِ زوٗ کھۄتہٕ تہِ زیادٕ ٹوٹھ تِم چھِ واریاہ عزت دِوان پنٛنِس کَلچَرَس پںٛںٮ۪ن مذہَبَس پنٛنہِ لنٛگویج تِمَن ہٕنٛز یۄس زبان چھِ تہٕ تِم چھِ واریاہ الگ زبان بولان تَتھ برعکس اگر أسۍ وٮ۪سٹ اِنڈیا وٕچھو یَتھ منٛز مَمبَے وَمبَے چھِ یِوان یہِ گُجرات وُجرات اورٕ چھُ الگ کَلچَر اگر أسۍ وٕچھو مَمبیہِ ہُنٛد مہاراسٹرٛاہَس منٛز تَتہِ چھُ بدل حِساب تَتہِ چھُ واریاہ زیادٕ تَتہِ بالی وُڈ اِنڈَسٹِرٛی کہِ وجہ سۭتۍ چھُ تَتہِ واریاہ ڈِفرنٛٹ کَلچَرَس منٛز چینٛج آمُت تورٕ چھِ سُہ وٮ۪سٹٲرٕن کَلچَر یِوان زیادٕ فالو کَرنہٕ تَتھ سایڈَس چھُ الگ کَلچَر اگر أسۍ وٕچھو پَتہٕ راجِستانَس کُن سُہ چھُ سُہ ریگِستٲنی ایریا تورٕ چھِ ڈِفرںٛٹ کَلچَر تِہُنٛڈ ڈرٛس کوڈ چھِ الگ تِم چھِ بدل ہِوۍ لاگان تِم ڈرٛس اگر أسۍ نارٕتھ اِنڈیاہَس منٛز وچھو یورٕ ہماچَل پرٛدیش کِنۍ یا جموں کشمیٖرَس منٛز اورٕ چھِ ڈِفرںٛٹ کَلچَر اگر أسۍ پنٛنہِ کٲشرِ کَلچَرٕچ کَتھ کَرو یَتھ چھُ واریاہ الگ چیٖز ییٚکیٛاہ اگر وٕچھو أسۍ چھِ لاگان پھٮ۪رَن یُس نہٕ باقٕیَن کُنی جاے چھُ وٕچھنہٕ یِوان زَنان چھِ لاگان تِلہٕ پھٮ۪رَن یُس گول تہِ چھُ یِوان سُونہٕ یُس لَبہِ چٲکۍ دار تہِ چھِ یِوان سُونہٕ یَتھ نال یی بٲنۍ یی کَرنہٕ یا کالَر یی کَرنہٕ یا چین لاگو یا وی نال بَناوو یا گول نال بناوو سُہ چھُ آسان الگ پٲٹھۍ سُوِتھ یا مٔہنِوٮ۪ن ہِنٛدۍ پھٮ۪رَن چھِ آسان الگ پٲٹھۍ یا یِتھَے پٲٹھۍ باقی سایڈَن وٕچھو یَتھ منٛز ہماچَل پرٛدیشَس منٛز تَتھ چھِ تِم ٹوپہِ دِوان الگ پٲٹھۍ تِہِنٛدۍ تِم دُسہٕ وُسہٕ چھِ آسان ڈِفرنٛٹ تِم پَلَو چھِ آسان تِہِنٛدۍ الگ تِہُنٛد وۄہ وۄتھُن بِہُن چھِ آسان الگ یا أسۍ وٕچھو واریاہ مطلب واریاہ ٹرٛایبَل یِم قٕصہٕ چھِ مطلب یِم چیٖز چھِ ییٚتہِ مان ژٕ یِم یِم ییٚتہِ پرٛکٹایز چھِ یِوان کَرنہٕ یہِ نہٕ أسۍ باقٕیَن مٕلکَن منٛز چھِ وٕچھان تَتہِ چھِ آسان فار اٮ۪کزامپٕل اگر أسۍ امیرِکہُک کَلچَر وٕچھو تَتہِ چھِ تھوڑا بہت فرق آسان اورٕ یورٕ مگر تیٖژ تہِ چھَنہٕ کینٛہہ تَتہِ وٕچھو أسۍ سارنی یِہے پٮ۪نٛٹ شٲٹا لٲگِتھ تہٕ پَکان أتھۍ منٛز مگر ییٚتہِ چھِ آسان الگ الگ کَلچَر ییٚتہِ چھِ دِوان ہِندُستانَس منٛز أسۍ زیادٕ کَلچَرَس ییٖژاہ زیادٕ اہمیت یوٗتاہ أسۍ پنٛنِس پانَس پنٛنہِ زندگی چھِ اہمیت دِوان ییٚتیُک کَلچَر چھُ ییٚتہِ کٮ۪ن اِنسانَن ہُنٛد زِندگی ہُںٛد حِصہٕ اَکھ یہِ چھُنہٕ عام چیٖز کیںٛہہ کہِ پَکھ وَلہٕ پَکناوَو تہٕ پَکناوَو اگر نہٕ پَکہِ تہٕ تہِ تہِ چھُ ٹھیٖک ییٚتیُک کَلچَر چھُ تیوٗتاہ اِمپاٹَنٛٹ امہِ سۭتۍ چھِ اَکھ پہچان بَنان یِم سَوتھٕکۍ لُکھ چھِ تِم چھِ تِم تھاوان یِم کیرلا کَرناٹکا تامِل ناڈوٗ یا تِم سٹیٹ چھِ تِم چھِ تِم بٔڈۍ پَنہٕ وٕتھٔر اَنان کٔمۍ تام کُلِکۍ تٔتھۍ منٛز تھاوان کھٮ۪ن پَتہٕ کھٮ۪وان تِتھَے پٲٹھۍ کھٮ۪ن اگر أسۍ وٕچھو سُہ چھُ نہٕ باقٕیَن کُنی جاے یِوان مطلب وٕچھنہٕ لَبنہٕ کِہیٖنۍ یا أڑۍ وٕچھو اَڑٮ۪ن جایَن چھِ کھٮ۪ن کھٮ۪وان ٹیبلَن پٮ۪ٹھ أسۍ اگر پںٛنہِ کٔشیٖرِ ہِنٛدۍ کَلچَر کَلچَرٕچ کَتھ کَرو أسۍ چھِ پَتھر بیٚہوان سیوٚد دَسترخان ترٛاوان سیوٚد تہٕ کھٮ۪وان پَتھَر بِہِتھ مگر تَتھ برعکس اگر أسۍ وٕچھو وۄنۍ باقی اِنڈِہِچ کَتھ کرو تِم چھِ ٹیبٕل تھاوان کُرسی وُرسی چھِ آسان پَلیٹ تھاوان ٹیبلَس پٮ۪ٹھ کھٮ۪وان تمے آے گوٚو کھٮ۪ن چٮ۪نُک کَلچَر تہِ چھِ ییٚتہِ الگ ریہَن سہَنُک کَلچَر چھُ الگ پَلوَن ہُنٛد کَلچَر چھُ ڈِفرنٛٹ ڈِفرنٛٹ الگ الگ جایَن الگ الگ تہٕ چھُ یُس ییٚتہِ نَس کَلچَر چھُ یُس ییٚمہِ سٹیٹُک یُس ییٚمہِ رِیاستُک کَلچَر چھُ سُہ چھُ تَتھ منٛز پٔرمِننٛٹٕے تِکیٛازِ سُہ چھِ تَتۍچہِ جیوٗگرٛافی سۭتۍ وابسطگی تھاوان اگر أسۍ وٕچھو کٔشیٖرِ ہِنٛز جایہِ ییٚتہِ چھِ الگ پٲٹھۍ مکان تہِ آسان ییٚتہِ چھِ پَش بَناوان مَکانَن ٹیٖن دِوان دُپَش بَناوان اگر أسۍ تَتھ برعکس وٕچھو یِم نیٚبرِم چھِ آسان مکان تِمَن چھِنہٕ دُپَش آسان کِہیٖنۍ تِمَن چھِ آسان کٲم کٔرمٕژ سٕلیبٕے ہوت چھِ آسان ترٛٲیِتھ مطلب یہِ چھُ تِکیٛازِ تَتیُک موسم چھُ تِمَن اِجازَت دِوان تَمی آے ییٚتیُک موسم چھُنہٕ اَسہِ اٮ۪لووُے کَران أسۍ کَرو یہِ اِتھَے پٲٹھۍ چھُ واریاہ واریاہ چیٖز یِم الگ الگ چھِ کٔشیٖرِ منٛز تہٕ یا باقٕیَن سٹیٹَن منٛز الگ الگ سٹیٹَن منٛز الگ الگ چیٖز تہٕ یِتھَے پٲٹھۍ اگر أسۍ بِہارٕچ بینٛگالٕچ کَتھ کَرو تور چھُ الگ حِساب تورٕ چھُ الگ پٲٹھۍ زِندگی گُزارَن تِم خیمہٕ چھِ آسان بَنٲیِتھ زیادَے یا ییٚمِس مکان تہِ چھِ تہٕ تِم تہِ چھِ تھوڑا بدل حسابَس منٛز بَنٲیِتھ تَتیُک کَلچَر چھُ الگ سٲڑۍ چھِ لاگان زیادٕ یا سُہ ہُہ چھِ لاگان تِم دوتہِ چھِ وَلان زیادٕ تَتھ برعکس اگر أسۍ وٕچھو سون سایڈ نارٕتھ وارٕتھ سایڈ تورٕ چھُ بدل حساب تہٕ گوٚو ییٚتہِ چھِ واریاہ ہِندُستانَس منٛز چھِ وایاہَن کَلچَرَن ہٕنٛز جاے تہِ چھِ عزت چھُ یِوان دِنہٕ پرٛٮ۪تھ کُنہِ مذہَبَس پرٛٮ۪تھ کُنہِ تہذیٖبَس پرٛٮ۪تھ کُنہِ کَلچَرَس پرٛٮ۪تھ کُنہِ رِلِجَنَس پرٛٮ۪تھ کٲنٛسہِ اِنسانَس چھِ یِوان دِنہٕ عزت تہٕ بیٚیہِ چھِ اٮ۪لو تہِ کَرازن سارنی مذہَبَن سارنی کَلچَرَن تہٕ تیٚمہِ سۭتۍ روٗز یہِ ڈایؤرسٹی ییٚتہِ ہمیشہِ پَتہٕ تہِ تہٕ اَز تہِ چھِ تہٕ برونٛٹھ کُن تہِ روزِ یہِ گژھِ نہٕ ختم تِکیٛازِ ییٚتہِ چھِنہٕ یوٚہَے یوت یہِ چھِنہٕ ذہنَن ہٕنٛز فرق کینٛہہ بلکہ چھِ یہِ ضٔروٗرَتَن ہٕنٛز فرق مان ژٕ الگ جَگہٕ ہَن پٮ۪ٹھ چھِ الگ ضٔروٗرت آسان تِہُنٛد کَلچَر چھُ پَتہٕ تَمے آیہِ بَنان یِم بِچٲرۍ پہاڑَن پٮ۪ٹھ چھُ بَسان تِہُنٛد کَلچَر چھُ تَمی آیہِ بَنان یہِ مٲدٲنی علاقَن منٛز چھُ بَنان تِہُنٛد کَلچَر تِہُنٛد ریہن سیہن تِہُنٛد وۄتھُن بِہُن چھُ تمی آیہِ بَنان تہٕ بحرحال چھُ یہِ یی أکِس جاے چھِ اَکھ مذہب أکِس جاے چھِ کَلچَر یِوان پرٛکٹایز کَرنہٕ بیٚیہِ جاے بیٛاکھ تہٕ چھِ ییٚتہِ واریاہ زیادٕ لُکَن ہٕنٛز ڈایؤرسٹی واریاہَن کَلچَرَن ہٕنٛز ڈایؤرسٹی چلو شُکریہ